السلامُ علیکُم ٹھیٖک چھِو ڈاکٹر صٲب مےٚ ٲسۍ لہِ لِکیریا پرابلم اتھ کِتھ پٲٹھۍ گَژھِ علاج لِکیریا پرابلم وَیِٹنیٚس

اۭں اصٕل پٲٹھۍ یہِ گٔژھ نہٕ اَگین واپَس ین کینٛہہ

تُہۍ ترٲیِو پَنُن ایٚڈرس کلنکُک أسۍ یِمو اور دوٚپمو تُہۍ ترٲیِو پَنُن ایٚڈرس کلنکُک أسۍ یِمو اور

اچھا ٹھیٖک

أسۍ کیاہ چھِ کھیٚوان أسۍ چھِ کھیٚوان گرم زیادٕ اچھا ٹھیٖک بیٚیہِ چھَنہٕ آسان نَرٮ۪ن بیٚیہِ چھنہٕ آسان نرٮ۪ن زنگن ہیٚکتھٕے مَطلَب تھوڑا گَژھان ہیٚکتھٕے نہٕ آسان اچھا ٹھیٖک واپس مہ یِی سۄ اچھا ٹھیٖک ٹھیٖک حظ چھُ وۄنۍ یمو أسۍ تُہنٛدِس کلنکَس پٮ۪ٹھ بیٚیہِ چھ چَکَر یِوان امہ سۭتۍ تھوڑا مَطلَب ییٚلہِ زیادٕ وۄدنہِ چھ نہ روزان تمہ سۭتۍ چھِ بیکَس کران دگ

ٹھیٖک حظ چھُ تُہۍ حظ کٔرزیٚو سیٚنڈ ایٚڈرس تہٕ أسۍ یمو اور ٹھیک چھُنہ آ اَسہِ حظ پیٚیہِ تمہ دۄہ کٲم تمہ دۄہ اوس ہرتال تہٕ تمہِ آیی نہٕ أسۍ کینٛہہ نہ حظ چھُنہٕ أسۍ حظ یمو ہاسپٹل اہن حظ اصٕل پٲٹھۍ بس حظ کَڑان دۄہ دۄہ ادٕ کیاہ بیٚہِو رۄبَس حَوال